اسلام علیکُم ہاں حبیب صٲب چھُو حظ آ جِناب مےٚ روٚٹ تُہُنٛد نمبَر چھُنا یہِ زٲہِد صٲب زٲہِد صٲبس نِش روٚٹ مےٚ تُہُنٛد نمبَر آ ٹھیٖک چھُو حظ پانہٕ چھُوٕ ٹھیٖک آ مےٚ اوس یہِ اکھ چیٖز چھِنہٕ حظ یہِ آسان یہِ بی اے پی کھاد چھِنہٕ حظ اکھ سُہ تہٕ بیٚیہِ یہِ کُجہِ دواہ یہِ عربو فاین ایٚکسٹرا چھِنہٕ حظ کُجن پیٚوان ترٛاوُن آ آ تہٕ آ اَمہِ موٗجوٗب اوس یہِ مےٚ اوس یہِ تھوڑا امہِ ٲس مےٚ کھارٕنۍ اکھ زٕ کیٚن ضروٗرت بیٚیہِ چھِ مےٚ بیگ اکھ ضروٗرت تہٕ تٔمی موٗجوٗب ونےَ مےٚ زٲہِد صٲب تہٕ اوس اوترٕ ییٚتی میٛٲنِس دُکانَس پیٚٹھ سُہ اوس یپٲری تہٕ پَتہٕ ونیٛاو مےٚ تٔمِس تہٕ تمٔۍ ووٚن کیٚنٛہہ چھُنہٕ بہٕ دِمہٕ تمٔۍ سُنٛد نمبَر تہٕ ژٕ کٔرۍزِ أمِس فون آ تٔمی موٗجوٗب کٔرِو مےٚ سَر فون تۅہہِ سر مےٚ اوس یی اَکھ اوس مےٚ ہیٚمِگ دید اَتھ کیٛاہ گژھِ مۄخصر تہِ کیٛازِ مےٚ وُچھا ییٚتہِ تہٕ گامسٕے منٛز گٔیاس بہٕ دۅن ژورن جاین گوس بہٕ مارکیٹ تام تہٕ مگر باسیٚو نہٕ مطلب قٍمتھاہ اتھ کَران اوس سُہ لوب نہٕ مےٚ تیُتھ کیٚنٛہہ تہِ تمہِ پَتہٕ نیٛوٗ مےٚ زٲہِد صٲب سمکھاو کیٛازِ مےٚ اوس مطلب بَلکس منٛز پیٛوم واریاہ مگر تَمہِ پَتہٕ تہِ اوس نہٕ تتھ سُہ مطلب تیُتھ تَتھ سۅ پرٛایِز مطلب جینوَن پرٛٲیِز اوس نہٕ تتھ یِوان اَسہِ چھِ دِوان سٲنِس گامس منٛز ڈی اے پی اَکھ کِلوٗ پٍنٛژہ رۅپیہِ سِکٕس آ سُکیٖر لیٖٹر حِساب کَرا مےٚ سٍتۍ یِاِتھٕ پٲٹھۍ وساس بہٕ مارکیٹ تام تہٕ تِم چھِ دِوان تِم چھِ ہیٚوان تِم چھِ دِوان تَتھ سارِوٕے کھۅتہٕ کَم یُس تتھ یِوان چھُ تِم چھِ دِوان سارِوٕے کھۅتہٕ کَم ہَسا چھِ یِوان پانٛژھ لیٖٹرُن تہٕ پانٛژٕ لیٖٹرُن حظ گژھِ پٍنٛژہ شتھ رۄپیہِ مطلب گژھِ گوٚو پانٛژِ ہَتہِ لیٖٹر آ تہٕ تتھ چھِ سۅ ریٹھا چلان تٔمی موٗجوٗب مےٚ دوٚپ بہٕ وَنہٕ گۄڈٕ بہٕ کَرٕ یِتھٕ پٲٹھۍ بہٕ وُِچھِ کوتاہ سا اَسہِ چھِ ترٕٛہ رۄپیہِ کیٚنٛہہ

اَسہِ چھِ دِوان پانٛژھ ہتھ رۄپیہِ لیٖٹر اَنیٛاے اَسہِ مارکیٹ منٛز بٔلۍکہِ زن بناوٕ مےٚ پانٛژ ہتھ لیٖٹر

تۅہہِ چھِو تۅہہِ چھِو تۅہہِ چھِو حظ پےَ مےٚ ہیٚژا اوٗترٕ اَنُن تہِ مگر مےٚ تہِ ووٚن مےٚ ووٚن زٲہِد صٲبن ووٚن مےٚ یِہَے کتھ دوٚپُن نہَ ژٕ کَر أمِس فون اَگر پرٛوڈکٹس پرٛوڈکٹس چھِ آسان واریاہ زیادٕ فرق وُِچھ حظ مےٚ چھَنہٕ پانہٕ تیٛوٗتاہ پَتاہ کِہیٖنٛۍ تہِ بٔلۍ مےٚ دوٚپ کیٛاہ سُہ چھُ مےٚ بٲے سٕنٛدۍ پٲٹھۍ مےٚ دوٚپ نہَ سُہ سونٛچہِ نہٕ میٛون غلط کِہیٖنٛۍ تٔمۍ موٗجوٗب مےٚ دوٚپ وۅنۍ ؤنِو تُہۍ مطلب مےٚ دوٚپ پَتہٕ مۄخصرے بیٚیہِ ییٚلہِ زٲہِد صٲبن ووٚن تہٕ کیںٛژھا آ بہٕ تُلہٕ تقریباً بہٕ تُلہٕ ڈی اَے پی تُلہٕ بہٕ بیگ اکھ زٕ یِم تُلہٕ بہٕ تُلہٕ لیٖٹر دَہ باہ

توتہِ سَر توتہِ سَر تُہۍ تھٔوہوٗس ؤنِتھ مطلبٕ وۅنۍ کیٛاہ گژھِ فائنلی ہُتھ کِلوَس تہٕ ییٚمہِ کِس لیٖٹرس کیٛاہ گژھِ مۅخصر وۅنۍ فاینل ہُہ گژھِ نہَ حظ پانٛژِ ہَتہِ کَم کِہیٖنٛۍ چلو گوٚو وۅنۍ چھُ مۅخصر ہُہ گژھِ پانٛژھ ہتھ تہٕ ہُہ گژھِ مطلب ژور ڈی اے پی تہٕ نتہٕ تۅہہِ چھِوٕ جناب پےَ تٔمی موٗجوٗب کوٚر تۅہہِ چھِوٕ تۅہہِ چھِوٕ جناب پےَ تٔمی موٗجوٗب حظ کوٚر اَسہِ فون تۅہہِ حظ فون تُہی وُچھِو حظ اَسہِ چھِ حظ کیٚنٛہہ اَہَن حظ

چلو چلو شُکریہ شُکریہ او کے اسلامُ علیکُم